السلام عليكم ورحمة الله وبركاته یتھ پروڈیکٹس سۭتۍ مےٚ پازٹِو رِویو چھُ سُہ چھُ میون فون یُس ریل می ایٹ سمارٹ فون چھُ یتھ سکریٖن اصل چھُ یتھ باڈی شیپ تہِ اصل چھےٚ بیٚیہِ چھُ اصل ریٹس مےٚ پیومُت مےٚ چھُ اونمُت یہِ شُرہن ساسن یتھ سٹوریج تہِ اصل چھِ چارٕج تہِ اصل پٲٹھۍ گژھان یہِ چھُ أڈِس گنٛٹس منٛز فُل چارٕج گژھان زٕ ؤری گٔے یتھ فونس مےٚ نِش یہِ فون چھُنہٕ ہینگ تہِ گژھان کہیٖنۍ بہٕ چھُس أمۍ سۭتۍ پٔرِتھ لیٖکِتھ تہِ ہٮ۪کان یہِ چھُ واریاہ اصل فون أمۍ سۭتۍ کٔر مےٚ پارٹ ٹایِم جاب تہِ بہٕ چھُس آن لاین تہِ اتھ سۭتۍ پونٛسہٕ کماوان یتھ گوٚو مےٚ نِش زٕ ؤری یہِ چھُ واریاہ اصل پروڈیکٹ مےٚ نِش یتھ ییٚمہِ سۭتۍ مےٚ واریاہ فٲیدٕ تُلۍ أمۍ دِیُت مےٚ ہمیشہ ساتھ ییٚمہِ ساتھ تہِ مےٚ یہِ ضروٗرت اوس تمہِ ساتھ دِیُت مےٚ سا ساتھ اتھ چھُ وال پیپرس سکریٖن گاڑ سورُے اصل یہِ چھُنہٕ مےٚ زانٛہہ تہ دونکھٕ دِوان امیُک سکریٖن چھُ واریاہ دوٚر اتھ چھِ سٹوریج تہِ واریاہ اصل یہِ اوس مےٚ ہمیشہ پانس سۭتۍ أمۍ دِیتۍ مےٚ واریاہ زندگی منٛز فٲیِدٕ